اسَلامُ علیکُم وَعلیکُم سَلام الحمدُاللہ ٹھیٖک حظ چھِ ٹھیٖک پٲٹھۍ چھِو حظ اَہن حظ

ژےٚ چھُیا زٔمیٖن مطلب باغ ہُہ مطلب

آبُک چھا کیٚنٛہہ اِنتظام اَتٮ۪تھ نَہ بہٕ چھُس دَپان اگر یَتھ کیٚنٛہہ کٕروٗر یا ٹُوٮ۪ل وُوٮ۪ل کیٚنٛہہ آبُک اِنتظام کٔرو ہیٚکوا کٔرِتھ تُہۍ ورایٹی اصٕل چھِ کَرٕنۍ تیٚلہِ گوٚو سُہ مطلب میانہِ حِساب چھُ گَژھان مطلب گالا مگر تَتھ چھُ اکھ چیٖز تَتھ چھُ سُہ چھُ سُہ چھُ گَژھان دروٚگ تہٕ مگر تَتھ چھِ ڈٕرپٕس آسان کنٹِنِوٗ کَرُن سُہ چھُ ورایٹی وارِیاہ آصٕل کیٛازِ تَتھ چھِ پگاہ وارِیاہ آصٕل پونٛسہٕ تہِ پونٛسہٕ تہِ یِوان زیادٕ گوٚژھ نہ گَژھُن پونٛسہٕ خرچ کیٚنٛہہ تیٚلہِ گَژھِ کَم گَژھُن تیٚلہِ چھُ یہِ بٮ۪سٹ تیٚلہِ چھِ اَتھ منٛز یِوان مطلب سبسِٹی یا باقٕے چیٖز تیٚلہِ ہیٚکِو تۄہہِ فام تہِ بٔرِتھ مگر تَتھ لگہِ تھوڑا ٹایِم اگر تُہۍ پانہٕ کوٚرُ تہٕ تیٚلہِ لگنہٕ زیادٕ ٹایِم اتھ کیٚنٛہہ اگر مگر آبُک اِنتطام گَژھِ آسُن تیٚلہِ چھُ وارِیاہ اصٕل اِنشااللہ اِنشاللہ ہُہ اگر تُہۍ فام بٔرِو تَتھ لگہِ وٕنۍ تھوڑا ٹھیٖک چھُ ٹھیٖک